یِم ٹٮ۪مپٕلٕز یِم ٹٮ۪مپٕلٕز چھِ سانہِ سٹیٹِ منٛز یِم مشہوٗر چھِ لایِک بٔدری ناتھ چھِ کیدَر ناتھ چھِ وَراناسی چھِ یَمنوترٛی چھِ گَنٛگو گنٛگوترٛی چھِ یا یِم مسجِد چھِ یہِ نیٚو دہلی چھِ یُس ساروِی کھۄتہٕ بٔڈ مسجِد چھِ یُس اِنڈیا ہَس منٛز یا ہیدرآبادَس منٛز یُس مسجِد چھِ سُہ چھِ ساروِی کھۄتہٕ پرٛٲنۍ مسجِد یَتھ مَکّہ مسجِد چھِ وَنان یا سرینگرَس منٛز یُس جامع مسجِد چھِ سُہ چھِ اَکھ ٹیوٗرِسٹ پٕلیس یہِ یَتَن سُہ چھِ اَکھ مشہوٗر ٹیوٗرِسٹ پٕلیس یور ٹیوٗرِسٹ چھِ یِوان